ہیٚلو اَسَلامُ عَلیکُم آ سَر ٹھیٖک چھُو اَہَن حظ ٹھیٖک حظ سَر تُہۍ چھُ پرنسِپل اِسلاما مِڈٕل ہاے سکوٗل ڈوٗرو آ سَر بہٕ حظ چھُس تُہُنٛد فیکلٹی ممبَر اَکھ حظ یہِ میتھٕس ٹیٖچر سَر ییٚتہِ چھِ حظ کَلاسس منٛز چھِ واریاہ اِن ڈِسپلن کِریٹ حظ گَژھان ییٚتہِ چھِ واریاہ پرٛابلِم حظ کِریٹ گٲمژٕ آ سَر دارِ وارِ چھِ مَطلَب فُٹ فُٹرامژٕ یِمو شُرِیٚو یِم چھِنہٕ مان مانٲنی کِہیٖنٛۍ مَطلَب یِم چھِ واریاہ حَدٕ نیٚبَر گٲمٕتۍ یِمَن چھُنہٕ صفٲیی تہِ آسان تِتھٕ پٲٹھۍ کِہیٖنٛۍ میٚن میٚنٹین کٔرمٕژ یِمو آ اَہَن حظ سَر بِیٚیہِ سَر وُچھ لیٹ حظ چھِ مَطلَب واریاہ یِوان أڈۍ نیٚصف زیادٕ شُرۍ حظ تِم حظ چھِ اَکہِ بَجہِ مَطلَب ژَلان ہاف ڈیے کَران وَننہٕ روٚستُے آ سَر بیٚیہِ چھِنا یہِ پٔتۍ کِنۍ چھُ دیوار سکولَس دِتھ تھوڑا بہت گِریوٚمُت اَپٲرِی چھِ یِم ژَلان اہَن حظ سَر وۅنۍ حظ اَسہِ پَزَن سَر کیٚنٛہہ قدم تُلٕنۍ ییٚمہِ سٍتۍ مَطلَب یہِ کَم گژھِ یہِ البتہٕ مےٚ دوٚپ سَر مےٚ دوٚپ سر تۅہہِ چھُنہٕ پَیِی تَوے تُہۍ ما آسوٕ پےَ تُہۍ کٔرِو ایٚوِیَر اَز اَہَن حظ سَر

اَہَن حظ آ سَر بیٚیہِ حظ تھاوَو سَر أسۍ یہِ پیرَنٛٹ میٖٹِنٛگ تھاوَو أسۍ سُہ حظ تھاوَو ویٖکلی تھاوَو أسۍ دۅہے مَطلَب فرایِڈے

ٹھیٖک حظ چھُ سَر ٹھیٖک حظ چھُ اَدٕ حظ سَر سَلام علیکُم